سَلام علیکُم تُہۍ چھِو حظ ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ اَصٕل پٲٹھۍ تُہۍ چھِو حظ ساریا ہٕنٛدۍ پیرنٛٹ کتھ کران مےٚ سۭتۍ بہٕ چھَس عِشرَت مَنظور أمِس ٹیٖچر کٕلاس ٹیٖچر ساریاہَس تہٕ تۄہہِ چھِ حظ ٹایم مےٚ ٲسۍ اکھ اِمپاٹَنٛٹ کتھ تۄہہِ سۭتۍ کَرٕنۍ کہِ اَسہِ چھِ ترٛےٚ بجے چھِ اَسہِ کٕلاس ٹایم چھ اَسہِ ختم ترٛےٚ بجے گَژھان تہٕ أمِس لَگَن ژَتجی مِنَٹ لَگَن أمِس بیٚیہِ مَطلَب لیٹ یہِ ہیٚکَن بہٕ کٕلاس پَتہٕ ژَتجی ہَن مِنٹَن رٔٹِتھ اَمہِ موٗجوٗب کیٛازِ مےٚ چھِ کیٚنٛہہ ویٖک بَچہِ یِمَن چھِنہٕ کیٚنٛہہ ٹاپِک آمٕتۍ سمجھ کِہیٖنٛۍ نہٕ سُہ کَرٕہا بہٕ رِوایز یِمَن مَطلَب ایٚکسٹرا ٹایم دِمہٕ ہا بہٕ یِمَن مےٚ کوٚروٕ تۄہہِ اَمہِ موٗجوٗب کال کہِ مےٚ ٲسۍ پیرَنٹ سٕنٛز کَنزیٚٛنٹ ضروٗری تاکہِ مےٚ لَگہِ ہا پےَ کہِ آ تُہۍ دِیٖوا أمِس اِجازَت کیٚنٛژس ٹایمَس رُکنَس تی نہَ مےٚ دوٚپ اگر بَس تۄہہِ یِیہِ مے بی تُہۍ ییٚمہِ ساتہٕ تُہۍ أمس یہِ کٔرِو یہِ کٔرۍہوٗن تُہۍ پِک یہِ آسہِ نہٕ گاڑِ مَنٛز کِہیٖنٛۍ مےٚ کوٚر اَمے موٗجوٗب کال کہِ تُہۍ ما کٔرِو پینِک کہِ ساریا کیٛازِ چھَنہٕ گاڑِ مَنٛز یہِ چھا تۄہہِ سۭتۍ ڈِسکَس کران یِم چیٖز کہِ کیٛاہ ٹاپِک آو نہٕ مےٚ سمجھ کُس لیٚسَن آو اَصٕل پٲٹھۍ سمجھ آ اگر اَسہِ باسٮ۪و یِمَن فیٖزِبل باسٮ۪و مےٚ کانٛہہ ٹرٛانٕسپوٹ باسٮ۪و مےٚ فسیلِٹی تہٕ بہٕ کَرٕ تۄہہِ کال بہٕ کَرٕ تۄہہِ گاڑِ ہُنٛد نمبر تہِ سیٚنڈ مےٚ کتھ گاڑِ مَنٛز ترٛٲو یہِ اِنفیٚکٹ ڈرایوَر سُنٛد نمبر تہِ دِمہٕ بہٕ کیٛازکہِ اتھ روٗٹَس کُن چھِ اَسہِ گَژھان زٕ ژور کورِ یِم یِنۍ أکسٕے گرٛوٗپَس مَنٛز نہَ مےٚ چھُ باسان اَز کَرٕ بہٕ کَنٹنیو اگر یِمَن باسٮ۪و کہِ تھوڑا بہت ٹَچ چھُ مےٚ یِمَن بیٚیہِ کَرُن ایٚکسٹرا ٹایم دِمہٕ ہا بہٕ یِمَن تہٕ مےٚ دوٚپ خَبَر پیرَنٛٹ ما گَژھِ تھوڑا یہِ نا پینِک کہِ بَچہِ کیٛازِ ووت نہٕ ٹایمَس پٮ۪ٹھ گَرٕ اَمہِ موٗجوٗب اوس مےٚ یہِ کال کَرُن تۄہہِ ٹھیٖک حظ چھُ پرواے چھُنہٕ کِہیٖنٛۍ یہِ یہِ نا پَرواے چھُنہٕ کَرُن کٕہٕنٛۍ تہِ تہٕ اِنشاء اللہ یہِ واتہِ اَصٕل پٲٹھۍ گَرٕ ٹایمَس مَنٛز چلو ٹھیٖک حظ چلو شُکریہ اسَلام علیکُم